سَلامَ وعلیکُم وَعلیکُم سَلام تۄہہِ چھُو حظ ٹھیٖک صحت چھَ ٹھیٖک اَصٕل پٲٹھۍ چھِو حظ اَچھا اَچھا وَن حظ وَن حظ تۄہہِ کیٛاہ حظ اوسوٕ ضروٗرت کیٛاہ کیٛاہ اوسوٕ تۄہہِ ضروٗرت کوٗتاہ مال کوٗتاہ چھُ تۄہہِ نِیُن یے چھُ مےٚ باسان وارِیاہ مےٚ چھُ یورٕ باقین ہُنٛد تہِ یورٕ ایسٹمیٹ باقیو تہِ دیُمُت وُچھ حظ باقین دُکانٛدارَن تہِ رٔٹمٕژ سَے یورٕ تَمہِ موٗجوٗب کَمٕے ہٮ۪کو دِتھ حظ وَلہٕ حظ کَرہوس حظ کیٛنٛژھا مگر یوٗتاہ بنہِ نہٕ کیٚنٛہہ شیٖتھ نَمتھ تہٕ کَمٕے کَمٕے ترٛاوہَس حظ بَرابر ہٮ۪کہِ نہٕ میٖلِتھ کَمٕے ہٮ۪کہِ میٖلِتھ بہٕ حظ کرٕ کوٗشش یہِ تہٕ أسۍ چھِ نایٹ شِفٹہٕ تہِ کَران اَز بٲکِر کھانہِ کوٗتاہ ووٚنوٕ تۄہہِ ژتجی درَجن نہَ نہَ تیٛوٗت گَژھِ نہٕ کیٚنٛہہ ژتجی تہِ چھِ مُشکِلٕے تہٕ وۅں کَرو أسۍ لگ بگ تٕرٛہ پانٛژتٕرٛہ تھاوَو چانہِ موٗجوٗب بٲکِر خانہِ کڈِتھ

کیک حظ دِمو پانٛژ ٲٹھ درجن پانٛژ ٲٹھ حظ دِمو مِکسَس منٛز دَہ دَہ ریٹ یورٕ چھُنہٕ حظ باقِین تہِ چھُنہٕ حظ دیُن تَمی موٗجوٗب حظ باقین تہِ مےٚ چھُ تِمن سَے رٔٹمٕژ تِمو تہِ چھُ برٛونٛٹھٕے تھوٚومُت ؤنِتھ دَہ پنٛداہ وَلہٕ حظ پنٛداہ درجن حظ کَرو وَلہٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ پنٛداہ شُراہ درجن حظ کَرہوس کوکیز کوٗتاہ ونیوٕ تۄہہِ نہَ نہَ کوکیز کوکیز ہٮ۪کن نہٕ تیٖتۍ بٔنِتھ کیٚنٛہہ کوکیزس چھِ حظ یورٕ دِمہو تۅہہِ ژتجی پنٛژاہ تام ژتجی پنٛژاہ تامتھ

کیکس کیکس اَدٕ حظ اَدٕ حظ